بہٕ وَنہٕ پَنٕنہِ گَرٕچ کَتھ اگر أسۍ کُلۍ وُچھو کُلٮ۪و مَنٛز چھِ أسۍ لاگان ہاکھ دال وانٛگَن کُلۍ ٹماٹر کُلۍ یِم رَزماہ کُلٮ۪ن چھُ واریاہ قٕسم تِمَن چھِ بیٖنٕز اَڑٮ۪ن وَنان مۄنٛگ چھِ وَوان بیٚیہِ کیٛاہ چھُ اَسہِ آسان بیٚیہِ چھِ واریاہ وۄنۍ اَگر أسۍ وُچھو یِمو مَنٛز چھِ اَسہِ مَنٛز چھِ اَسہِ اَلہٕ آسان ییٚتہِ بیٚیہِ چھُ آسان لٲر یا ہینٛدوینٛد تہِ چھِ آسان تِم ہیندونٛد خربُز مگر ییٚتہِ چھِ سردی وۄتھان جلدی تِم چھِ خراب گژھان تِم چھِنہٕ تِتھۍ گژھان ییتہِ اورٕکۍ ہیندوینٛد چھِ آسان کیٚنٛہہ اَلبَتہٕ یِم لۄکٕٹۍ لۄکٕٹۍ کُلۍ چھِ اَسہِ ییٚتہِ ہاکھ ییٚتہِ چھِ ہاکھ زیادٕ آسان ؤری کِس ؤریَس گوٚو کٔشیٖرِ مَنٛز ہاکھ ہاکہٕ کُلۍ چھِ ییٚتہِ زیادٕ آسان وانٛگَن باقٕے سبزی چھِ کینٛژھَس ٹایمَس آسان پالک چھِ آسان بیٚیہِ کیٛاہ چھُ آسان زیادٕ چھِ أسۍ ییٚتہِ کٔشیٖرِ مَنٛز یِہَے ہاکھ دال آسان زیادٕ بیٚیہِ ٲلوٕ آسان گَنٛڈٕ آسان واریاہ آسان